بانڈی پورہ ڈِسٹرٛک چھِ یَتھ ترقی ہِنٛدِس زَمنَس منٛز وٕنۍ تھوڑا پَتھٕے کیٛازِکہِ ییٚتِکۍ یِم یِم ماحول یُس چھِ ییٚتیُٚک تہٕ یہِ چھِ تھوڑا پَتھ وٕنۍ تہٕ أسۍ چھِ بہٕ چھٮ۪س یَژھان زِ ییٚتیُٚک اِنفرٛاسرٛکچَر گژھِ اَصٕل بَنُن ییٚتیُٚکۍ کَلچَر گژھِ اَصٕل بَنُن ییٚتِچ ییٚتیُٚک یِم لوٗکھ چھِ تِم گژھن اَتھ سۭتۍ زیادٕ زیادٕ تعاوُن کَرٕنۍ تہٕ یِم ییٚتِکۍ سیٲسی لیٖڈَر چھِ ییٚتہِ چھِ سیاسَت تہِ واریاہ کمزور تَوَے چھِ بانڈی پورہ پَتھ ییٚتہِ چھِنہٕ خاص بِلڈِنٛگ تہِ کِہیٖنۍ اَصٕل پٲٹھۍ بنٲیِتھ یِمَن سۭتۍ لوٗکھ فٲیِدٕ ہٮ۪کَان تُلِتھ امہِ کِنۍ چھِ أسۍ واریاہ پَتھ گژھان